ییٚتہِ چھِ ییٚتِکۍ یِم ہٲنٛز وٲنٛز یِمَن تہِ چھِ یِم چھِ نہٕ ہُم بِچٲرۍ أسۍ وَنو یِم چھِ ؤسِتھ زٲژ ہنٛز یا کیٚنٛہہ نَہ یِم یِتھ پٲٹھۍ یِم چھِ کَران پَنٕنۍ محنت مٔزدوٗری اَنان چھِ گاڈٕ رٔٹۍ رٔٹۍ ییٚتہِ چھِ ماورِ پٮ۪ٹھ اَنان یِم گاڈٕ زیادٕ تَر تَتہِ چھِ مطلب سیٚکھ تہِ آسان مگر گاڈٕ تہِ چھِ آسان تَتہِ واریاہ زیادٕ یا گژھو اورَے ژوٚگُل چھِ تَتہِ چھِ اسہِ گاڈٕ نیران واریاہ روٗد چھِ تَتہِ پیٚوان کُنہِ ساتہٕ تہٕ گاڈٕ واڈٕ اَنان چھِ یِم ہٲنز وٲنٛز تَتہِ تُلِتھ تہٕ اسہِ چھِنہٕ تِہ کیٚنٛہہ یِم چھِ ؤسِتھ زٲژ ہنٛز تہٕ أسۍ چھِ کھٔسِتھ زٲژ ہنٛز أسۍ چھِ روزان واریاہ اصٕل پٲٹھۍ ماے مُحبَت سان پانہٕ وٲنۍ اسہ چھنہٕ تہِ کہیٖنۍ تہِ یِم چھِ یِتھ یا یِم چھِ ہٲنز پَتہٕ وُچھہوکھ نِچہِ نَظرِ نَہ نَہ اسہِ چھُنہٕ تہِ کِہیٖنۍ آسان اسہِ چھِ واریاہ اصٕل پانہٕ وٲنۍ جان رُت چھُ أسۍ إم تہِ چھِ واریاہ اصٕل بیٚیہِ فیٚسٹِوَل چھِنہٕ أسۍ کٕہٲنۍ لَگ بھَگ یِتھ پٲٹھۍ مَناوان تہٕ اَلبَتہ ییٚلہِ ٲں یہِ چھُ روٗد ووٗد چھُ پیٚوان واریاہ زیادٕ پَتہٕ چھِ یِوان ہورٕ ژوٚگلہٕ چھِ کھَسان آب واب تورٕ چھِ یِم گاڈٕ واڈٕ نیران پَتہٕ چھِ سٲری ییٚتِکۍ گژھان چاہے تِم ہٲنز ٲسِن یا سیٚود یِم ٲسِنۍ لوکھ ٲسِن گَژھان چھِ اَنان چھِ تَتِہ گاڈٕ پَتہٕ چھِ کَران کٲم پَتہٕ چھِ بٲگراوان أسۍ اَکھ أکِس گاڈٕ یا ییٚتہِ چھِ اَکھ چیٖز زِ مطلب خانٛدرَن پٮ۪ٹھ تہِ چھِ ییٚتہِ پیٚوان گاڈٕ تھاوُن مطلب ییٚلہِ یہِ چھُ آسان ٲں سال کَران چھِ گاڈٕ پیٚوان چھِ تھاوُن کیازکہِ یور چھِ زیادٕ تَر یِم گاڈٕ واڈٕ کھیٚوان باقٕے یِم تہِ چھِ سٲنۍ بٲے بیٚنہِ اسہِ چھِنہٕ یِمَن سۭتۍ أسۍ چھِ روزان واریاہ مہاے ماے محبت سان یِمَن سۭتۍ تہِ